پازِٹِو اَگر تۄہہِ بہٕ وَنہو سُہ وَنو تۄہہِ بہٕ یِتھ پٲٹھۍ ز ہِیر اویِل مَستہٕ خٲطرٕ اوٚن مےٚ تیٖل یُس زَن کیاہ یُس زَن یَتھ وَنان چھِ پیراشوٗٹ تیٖل یہِ تیٖل چھُ آسان بنیومُت کوٚکوٗنَٹُک یُہوے اون مےٚ بہٕ چھُس یہِ اَکثَر بیشتَر اِستعمال کَران اِسلیے ییٚلہِ تہِ مےٚ یہِ تیٖل ویٖل کینٛہہ مَستہٕ خٲطرٕ آسہِ اَنُن بہٕ چھُس زیادٕ تر کوٗشِش کَران یِہے اَننُک تِکیازِ یہِ تیٖل چھُ اَتھ چھِ واریاہ خوٗبی اکھ خوٗبی چھِ اَتھ ساروی منٛز بٔڑ یہِ چھِ پیور کالِٹی اَتھ چھِنہٕ آسان تِم کمکل وٕمکل رَلہٕ کِہیٖنۍ تہِ اَتھ منٛز چھِنہٕ تِم کیمِکل آسان کینٛہہ ییٚمہِ سۭتۍ اِنسانَس نۄقصان واتنایَن یِم زَن فٲہدٕ بَدل اِنسانَس فٲہدٕ اَکھ گوٚو دَپہ ہے ییٚمہِ سۭتۍ نہٕ فٲہِدٕ کانٛہہ تہٕ مگر بیاکھ گوٚو یِم نۄقصان واتنایَن اَتھ چھَنہٕ تِم کمِکل آسان سۭتۍ کینٛہہ تمہِ موٗجوٗب چھُ یہِ بہتریٖن واریاہ اَصٕل وۄنۍ اگر تۄہہِ بہٕ وَنہو پَتہٕ بیٛاکھ چیٖز امیُک اَتھ وُچھ مےٚ یِم چیٖز فٲہِدٕ گۄڈنیُکُے اگر تۄہہِ بہٕ وَنہو سُہ گوٚو یہِ زِ امہِ سۭتۍ چھُ مَس یُس مےٚ اوس مےٚ اوس کمزور مَس ییٚلہِ مےٚ یَنہٕ پٮ۪ٹھ مےٚ یہِ تیٖل کوٚر استعمال یُس مےٚ یہِ کمزور مس اوس سُہ گوٚو واریاہ مَضبوٗط تتھ منٛز باسیٚو مےٚ واریاہ اَصٕل کینٛہہ چیٖز اتھ منٛز باسیٚو مےٚ اتھ منٛز چھُنہٕ کانٛہہ تہِ مسلہٕ مےٚ یِوان مےٚ چھُنہٕ مَس وۄنۍ نیٖرِتھ ژَلان مَس اوس مےٚ واریاہ زیادٕ گِرَان امہِ برونٛٹھ مگر وۄنۍ چھُنہٕ مےٚ مَس گِرَان کِہیٖنۍ تہِ مضبوٗطی آیہِ مےٚ مستَس دوٚیِم کَتھ اگر تۄہہِ بہٕ وَنہو مےٚ اوس مَس تھوڑا زٲیِل توٚن پَہن زٲیِل پَہن مس مگر وٕنکٮ۪ن گوٚو مےٚ اَکھ چیٖز اَکھ گوٚو یہِ زٲیِل مَس یہِ باسیو مےٚ مَس موٹیو مےٚ یہِ باسیٚو مےٚ واریاہ اَصٕل نہ یُس زَن مَس مۄٹُن نَتہ اوس مےٚ واریاہ کَمزور مَس آسان زٲیُل مَس آسَان تہٕ یِہ موٚٹیو ترٛیٚیِم کَتھ گوٚو مےٚ اوس مَس تھوڑا توٚن توٚن توٚن توٚن مَس دوٗر دوٗر مَس والا والا تھوڑا اوس لوٚگُن مَس نا چھوٚننہٕ کَلہٕ منٛز مگر یَنہٕ پٮ۪ٹھ مےٚ یہِ استعمال کوٚر آز چھُ مےٚ یہِ باسان زِ مےٚ چھُ فُل مَس کَلہٕ واپَس ٲمُت مطلب واریاہ گوٚن مَس چھُ مےٚ وۄَنۍ چھُنہٕ مےٚ یہِ مَسلہٕ کیٚنٛہہ یُس مےٚ اَمہِ برونٛٹھ اوس آسان بیاکھ چیٖز وَنہو تۄہہِ بہٕ اَتھ چھُ پیکیجِنٛگ آسَان اگر یہِ ساس کِلوٗمیٖٹَر دوٗر آسہِ اَنُن زٕ ساس کِلوٗمیٖٹَر دوٗر تہِ آسہِ اَتھ چھِ تژھ آسان بوٹل وغیرہ تتھ چھُنہٕ پھٕٹنُک خطرٕ پھَٹنُک خطرٕ ژھٮ۪ننُک خطرٕ آسَان کِہیٖنۍ تہِ یا اَتھ چھَنہٕ لیٖک گَژھِ نہ اَتھ کینٛہہ گَژھِ نہ اتھ اَتھ چھِنہٕ تِم مَسلہٕ آسَان کِہیٖنۍ تہِ دوٚیِم بیاکھ چیٖز یُس زَن یِمو گۄڈٕنیٚتھ تمہِ ساتہٕ آرڈرَس پٮ۪ٹھ چھِ ہاوَان زِ یہِ ہسا اوس یہِ چیٖز یِمو تمہِ ساتہٕ ڈاے ہتھ ایٚم ایٚل چھُ سُہ أکِس ہَتَس شیٖتَن رۄپیَن برابر ووت سُہ سُے ڈاے ہَتھ رۄپیہِ مےٚ اَکھ ہتھ شیٖتھ رۄپیہِ گرٕٕ ڈاے ہتھ ایٚم ایٚل ووت مےٚ برابر ہتھ شیٖتھ رۄپیہِ اَتھ منٛز باسے نہٕ مے کہٕنۍ یُس زَن پیکیجِنٛگ ٲس سۄ ٲس بہتریٖن پیکیجِنٛگ ڈیلِؤری بایَن اوٚن بَرابر گَرٕ تام کٕہٕنۍ تہِ دُشوٲری نہٕ پیٚو نہٕ مےٚ اَتھ منٛز سامنہٕ کَرُن کِہیٖنۍ یِتھیٚن چیٖزَن پٮ۪ٹھ چھُ اِنسان واریاہ زیادٕ خۄش گژھان اگر اَتھ پٮ۪ٹھ رۄپیہِ دۄہ بیٚیہِ علاوٕ تہِ لَگن پریشٲنی چھَنہٕ اِنسانَس آسان کِہیٖنۍ تہِ اور اَتھ چھِ بوتَل پیکیج گژھان اَتھ سۄ چھِ واریاہ شُبونۍ تہٕ لوبونۍ اِنسانَس چھُ باسان یہِ اَتھ منٛز جان کینٛہہ چیٖز واریاہ اَصٕل